ہٮ۪لو ہٮ۪لو السلامُ علیکُم مےٚ وَن تہٕ حظ مےٚ اوس گژھُن یہِ مےٚ چھِ بَچہِ وَچہِ سۭتۍ مےٚ چھےٚ فیم مےٚ چھےٚ فیملی سۭتۍ مےٚ ؤنۍتو اَتھ کھَسان أسۍ بوٹس چھِ أسۍ کھَسان اہن حظ اۭں اَتھ کوٗتاہ چھُ پیمٮ۪نٛٹ کوٗتاہ چھُ اَتھ أسۍ چھِ اَتھ کیٛاہ ونان فیملی شےٚ نفر

پانٛژھ ہَتھ رۄپیہِ اَسہِ چھُ چار چِناری گژھُن اَپٲری چھِ نَہ یہِ چھِ بچن آسان وٕچھُن چار چِناری نِشاط وِشاط کیٛازِ یِمَن چھُ آسان بَچن وٕچھُن پَتہٕ چھُ آسان واپس یُن کیٛازِ یِمن گژھِ آسٕنۍ یہِ لایِف وایِف وٕچھِنۍ یِم چھِ کِتابہِ وِتابہِ پٮ۪ٹھ تہِ لیکھان اَمیُک ہاوان کران

آچھا اہن حظ آز ہَے چھُ سُہ ترٛاوان پانٛژھ ہَتھ بہٕ کوٗتاہ ہٮ۪کہٕ ترٛٲوِتھ

اہن حظ آچھا اچھا اچھا آچھا اہن حظ اۭں سُہ چھُ واپس کھالان اَدٕ بہٕ ہٮ۪کہٕ ترٛٲوِتھ یِم پونٛسہٕ ہٮ۪کہٕ بہٕ ترٛٲوِتھ تہٕ بہٕ مگر ہا اورٕ یورٕ یوٗتاہ چھُ بہٕ مطلب اورٕ یورٕ چھُ کرُن اَسہِ سٲرۍسٕے مطلب یہِ جایہِ وایہِ گژھن اَسہِ ہاونہِ سارے سارے جایہِ تی چھِسو نَہ ونان یِم سارے جایہِ گژھِ اَسہِ یِنۍ وٕچھنہٕ پَتہٕ کیٛازِ یِم چھِ بچہٕ گژھان اَمۍ سۭتۍ واریاہ یہِ فُڈ وُڈ چھُوٕ اَتھ منٛز سورُے تۄہہِ لۄکٕٹۍ بچہٕ چھِ اَسہِ ترٛےٚ

أسۍ وٕچھو أسۍ وٕچھو یہِ سۄنہٕ لانٛکہِ چھِ اَپٲرۍ کِنۍ چار چناری چھےٚ اَپٲرۍ کِنۍ چھےٚ نَہ یِمَے یِمَے جایہِ چھِ اَپٲرۍ کِنٮ۪تھ تہٕ اَدٕ أسۍ ہٮ۪کو ترٛٲوِتھ کیٛازِ بچَن ہِنٛدۍ موٗجوٗب چھُ کران مول موج خبر کیٛاہ یہِ گژھِ آن لایِن پے یہِ ترٛاوووٕ کیٛازِ اَتھ کیٛاہ ونان أسۍ ہٮ۪کو ترٛٲوِتھ تِژھ کَتھ چھَنہٕ کیٛازِ بچَن ہِنٛدِ خٲطرٕ ہٮ۪کو خبر کیٛاہ کٔرِتھ اچھا شُر چھُوٕ اٮ۪وٕلیبٕل اَدٕ حظ اَدٕ حظ اَدٕ حظ اچھا اَدٕ کیٛاہ اَ اَدٕ کیٛاہ اَدٕ حظ اَدٕ یہِ تُہۍ ؤنِو تی اَتھ کیٛاہ چھُ اصٕلَے چھُ تِتہِ اچھا اچھا اَدٕ حظ اَدٕ حظ بہٕ حظ ترٛاوَے تٔتھۍ نمبرَس منٛز یِم پونٛسہٕ اَدٕ حظ کیٚنٛہہ چھُنہٕ پرواے اچھا اَدٕ حظ السلام